السَلامُ علیکُم وَرحمتُہ اللہِ وَبرکاتُہ یۄس ہَسا یہِ بِجلی چھِ اَز ہَسا چھِ زیادٕ تر چیٖز یِم اَسہِ چھِ گامن منٛز تہٕ اِوٕن شہرن منٛز تہِ مگر اَتن چھِ اَسہِ کَرٕنۍ گامچی یٲژ کَتھ تہٕ أسۍ کَرو گامس متعلق وَنو أسۍ یِم ہَسا بِجلی پٮ۪ٹھ پَکان چھِ تہٕ سُہ ہسا چھِ مِثال کہِ طور پر اَسہِ چھِ فِریٚج گَرِ فریٚج ہِش چَلان اَسہِ بِجلی پٮ۪ٹھ حظ اَسہِ چھِ روٗم ہیٹر یہِ چھِ چَلان اَسہِ بِجلی پٮ۪ٹھ حظ ییٚمہِ سۭتۍ أسۍ کمرٕ چھِ گرم کَران یا گیٖزر چھُ اَسہِ خاص کَر یُس وٕنکیٚنس وندس منٛز أہم ضرورت چھِ گیٖزر یہِ سا چھِ بِجلی پٮ۪ٹھ چَلان کیٛاز اَمہِ سۭتۍ تہِ چھِ اَسہِ گَژھان آب چھُ اسہِ وُشنان تہٕ ییٚلہِ آب وٕشنان چھِ تہٕ تیٚلے چھِ أسۍ پتہٕ صبحٲے ہیٚکان بُتھ چھٔلِتھ نَہ تہٕ چھِ از تیوٗت تنٛڈٕ آب آسان اگر نہٕ وُشن آب اَسہِ مےٚ چھُنہٕ بَسان کہِ نَمتھ فیصد گام چھیٚلہِ نہٕ بُتھٕے تیٚلہِ دہے پٔرسنٹ چھَ چھَلن تیٚلہِ بُتھ باقٕے چھلن نہٕ کیٚنٛہہ تہٕ سَران کرنٕچ چھَنہٕ زکرٕے سَران کُس بۄہرِ کَرنس کیٛاز کہِ یُس وندٕ چھُ کٲشیٖر منٛز یہِ سا چھُ بڑٕ سخت آسان یَتھ چھِ اَسہِ پیٚوان وارِیاہ شنہٕ شِنہٕ بَلایہ چھِ اَسہِ پیٚوان ییٚتہِ ییٚمہِ وجہ سۭتۍ أسی چھِ نہٕ ہیٚکان

اورٕ یور کٔرِتھ کہینۍ تہٕ یِم چیٖز ہِسا چھِ سٲری زیادٕ کَتھ پٮ۪ٹھ یِم ہِسا چھِ سٲری بِجلی پٮ۪ٹھ تہٕ اگر نہٕ بِجلی آسہِ یا کیٚنٛہہ اِوٕن أڑۍ چھِ لگان بۄیلر یِم چھِ یہِ لاگان أتھۍ بَجلی پٮ۪ٹھ تہٕ اِوٕن أڑۍ چھِ ہیٖٹر تہِ لگان یَتھ سۭتۍ ہَسا تِم پنُن گَریُک بتہٕ چھِ رَنان یا چاے واے یِم باقٕے ایٹم چھِ یِم چھِ تِم رَنان ٹھیٖک چھَ حظ گٔے حظ یِم چیٖز تہٕ موبایل چھُ چارٕج کَرُن یہِ چھُ وارِیاہ زیادٕ اہم یہِ چھُ بجلی پٮ۪ٹھے چھُ آسان موبایل ٹی وی چھُ گَرِ کٲنٛسہِ وٕچھُن گوٚو یہِ تہِ ہسا چھُ أتھۍ پٮ۪ٹھ سارے کھۄتہٕ زیادٕ چھِ یہِ گاش دِوان یۄس بَجلی چھِ یہِ چھِ ساروٕے کھۄتہٕ زیادٕ گاش دِوان گوٚو اگر نہٕ شامن پاور چھُ آسان اَنہِ گوٚٹ چھُ بَسان فکرے چھُنہٕ تَران یہِ چھا بستی کِنہٕ یہِ چھِ وٲران مُکام وٲران ایرِیا مگر ییٚلہِ بجلی چھِ آسان بَجلی سۭتۍ چھِ چمک دَمک لگان دوٗرِ چھِ اِنسانس رٲتھ کیُت پاے لگان نَہ فلٲنۍ جاے ہَسا چھِ بٔستی تھیٖک چھِ حظ اَمہِ مٔزیٖد چھِ یُس ہَسا بِجلی چھِ یہِ چھِ کُٹھٮ۪ن روشن کَران ادے چھِ أسۍ ہیٚکان اَکھ أکۍ سُنٛد شامن بُتھ وٕچھتھ آرام سان ہیٚکان اَکھ أکِس سۭتۍ بتہٕ پھٔلۍ أکِس برٛونٛہہ کٔنۍ بتہٕ کھیٚتھ تہٕ شامن بِہتھ پتہٕ کَتھ باتھ کٔرِتھ یِم ہَسا چھِ کیٚنٛہہ چیٖز یِم ہَسا بِجلی پٮ۪ٹھ چھِ یا مثال کے طور پر اَز ہَسا چھِ کیٚنٛہہ سِکوٹر درامٕتۍ یِم چارٕج چھِ گَژھان تہٕ یِم تہِ ہَسا چھِ بِجلی پٮ۪ٹھے یِم تہِ ہَسا چھِ بِجلی پٮ۪ٹھے تہٕ اَمہِ علاوٕ چھِ گَرن منٛز خُ خلقن چھِ اِنوٲٹر تھٔیمِتۍ تہٕ یِم تہِ لایٹ چھِ دِوان سُہ تہِ چھُ گَژھان چارٕج کَتھ پٮ۪ٹھ بَجلی پٮ۪ٹھے اَتھ خٲطرٕ تہِ ہَسا چھِ بِجلی اہم ضرورت خاص ایٹم اَکھ یُس ہَسا واشِنگ مِشین چھِ یَتھ منٛز اَز خلق زیادٕ تر پننٕۍ پَلو چھَلان چھِ یہِ تہِ ہَسا چھِ کَتھ پٮ۪ٹھ پاورسٕے پٮ۪ٹھ یا بِجلی پٮ۪ٹھ وۄنۍ اگر نہٕ بِجلی آسہِ تیٚلہِ ہَسا ہیٚکو نہٕ أسۍ پننٕۍ واشنگ مِشین گَرِ یوز کٔرِتھ کِہیٚنۍ تہٕ یِم ہَسا چھِ کیٚنٛہہ ایٹم یِم ہسا یِم گَرس منٛز اَسہِ یِمن خٲطر اسہِ بِجلی ضرورت چھِ خاص کر أڑۍ چھِ کَران سٕژٕ کٲم ہَسا ٹیلر مشین یِم چَلاوان چھِ گوٚو یِمن چھِ یہِ پیٚوان کِرنۍ کٲم یہِ مشین از تھٲمٕژ بِجلی پٮ۪ٹھ ییٚمہِ سۭتۍ یِم زیادٕ کٲم چھِ ہیٚکان کَرِتھ کَم ٹایمس منٛز تہٕ پننٕۍ رۄپیہِ دَہ چھِ ہیٚکان زیٖنِتھ تہٕ دا مٕنن مِشین ساتہٕ أسۍ دانہِ چھِ مُنان کیٛازِ ییٚلہِ أسۍ زمیٖن دٲری گَرِ کِران چھِ گامس منٛزچھِ عام طور پر اَسہِ سٲری کَران زٔمیٖن دٲری تہٕ ییٚلہِ أسۍ زٔمیٖن دٲری کَران چھِ پتہٕ یُس دانہِ چھُ نیٚران فصٕل چھُ نیٚران تہٕ یہِ اَتھ توٚمُل کڑنہٕ خٲطرٕ چھِ أسۍ یہِ مِشینہِ منٛز تَراوان تہٕ چھِ أسۍ توٚمُل حٲصل کَران تہٕ یَتہِ چھِ اَسہِ پیٚوان کَتھ مِشین چھِ کَتھ پٮ۪ٹھ چَلان بِجلی پٮ۪ٹھ چھِ اَسہِ یہِ چَلان کوٚم کوٚم چھِ اَتہِ نیٚران جانوَرن ہٕنٛدۍ خٲطرٕ گوٚو یہِ فٲیدِ تہِ چھُ اَسہِ اَپٲر میٚلان تہٕ اِوٕن وٕنکین چھِ اَسہِ یُس یِمن یُس اَسہِ کیٛاہ چھِ اتھ وَنان ایٚلیٚکٹٕرک ہیٖٹر چھِ تہٕ یہِ تہِ چھُ اَسہِ گَژھان یوز أتھۍ بَجلی پٮ۪ٹھ گَرس منٛز الغرض چھِ وٕنکیٚن تَمام چیٖز یِم ہَسا بِجلی پٮ۪ٹھے چھِ تہٕ اَمہِ پتہٕ اَتھ زٔمیٖن دٲری خٲطرٕ چھِ کیٛاہ کیٛاہ چیٖز چھِ أسۍ بِجلی پٮ۪ٹھ یوز کَران تہٕ کُس کُس چھُ مِثال کے طور پر اَگر اَسہِ ہَسا چھِ گَرِ دُروت دُروت چھُنہٕ ڈریکٹ بِجلی پٮ۪ٹھ کِہیٖنٛۍ مگر یُس خار یا یُس نَفر اَتھ پھش دِوان چھُ اَتھ درٲتِس تیز کَران چھُ تٔمس چھِ بِجلی ضرورت کیٛاز تٔمۍ سٕنٛز سۄ مِشین چھِ بِجلی پٮ۪ٹھ چَلان تیٚلے چھُ ہیٚکان یِمن اصٕل پٲٹھۍ پھش دِتھ تہٕ تیٚلے چھِ أسۍ پَتہٕ ہیٚکان زٔمیٖن دٲری کٔرِتھ گوٚو ہَسا یہِ اَکھ ایٹم دُروت مِثال کے طور پر اَسہِ ہَسا چھِ بیٲلِس پیٚوان پَگاہ آب تھاوُن گَرٕم آب تھاوُن گوٚو ییٚلہِ اَسہِ ہیٖٹر اوس بۄیۍ بۄیلر تروو مَچہِ یا یُس اَسہِ گیٖزر چھُ اَتھ ییٚلہِ وٕشُن آب دَرٛاو تیٚلہِ ہیٚکہون أسۍ اَتھ ترٲیِتھ تہٕ یہِ ہسا چھِ پتہٕ فصل دِوان اِوٕن اَسہِ چھِ وٕنکیٚن تیٖر أسۍ چھِ تیٖر رَچھان گامن منٛز چھِ عام پرۄفِشن اَتہِ چھِ تیٖر رَچھان خلق یِمن تیٖرن نیٚتنہٕ خٲطرٕ یعنے کہِ یِمن یہِ ییر نیٚتنہٕ خٲطرٕ نَہ چھُ یِمن یہِ ییر زیوٹھ گَژھان یِم چھِنہٕ زو کَران پتہٕ کہیٖنۍ یِمن چھِ دِقت یِوان پکنس منٛز وَتھنَس بیٚہنس گاسہٕ کھیٚنس منٛز تہٕ اَتھ خٲطرٕ تہِ یہِ شِیٖپ رِیرنگ یۄس یہِ گَژھان چھِ یہِ چھِ گَژھان اَز کَتھ پٮ۪ٹھ یہِ تہِ چھِ گَژھان بَلکُل أتھۍ مِشیٖن مِشیٖن سۭتۍ أتھۍ اِلیٚکٹرکسِٹی پٮ۪ٹھ پاورس پٮ۪ٹھ یُتٕے یوت رِیرنگ نہٕ کیٚنٛہہ بٔلکہِ پولٹِری رِیرنگ چھَ اَسہِ ییٚلہِ أسۍ نٔے نٔے پوٗتۍ چھِ تَراوان تِمن تہِ گَژھِ لایٹ ضروٗری آسنۍ گوٚو اگر نہٕ تِمن لایِت آسیٚن تِمن چھِ تیٚلہِ تِم تیٚلہِ چھِ تتہِ مَران زیادٕ تر چھِ موٹلٹی گَژھان اَمہِ خٲطرٕ تہِ چھِ اَسہِ بجلی اہم ضرورت گوٚو اَتھ خٲطرٕ تہِ ہسا چھِ اَسہِ یُتٕے یوت نہٕ کیٚنٛہہ اگر أسۍ کٲنٛسہٕ گرِ تہِ چھِ آسان گُر چھُ آسان ژھاوٕج چھَس آسان یِمن یہِ جَتھ کاسنہٕ خٲطرٕ چھِ أسۍ یوز کَران کیٛاہ چھِ کَران یِمن سۄ ہسا چھِ مِشین یۄس یِہنٛز چھِ سۄ حظ چھِ پاورَسٕے پٮ۪ٹھ چَلان بِجلی پٮ۪ٹھ چَلان الغرض وَنہٕ بہٕ تۄہہِ مےٚ چھِ باسان وٕنکیٚن پریٚزنٹ کِس یتھ دُنیا ہس منٛز یَتھ چاہے گام ٲسنۍ یا شَہر ٲسِنۍ زِندگی چھِ نا مُمکِن بِجلی وَرٲے بِجلی چھِ وٕنکیٚن وارِیاہ زیادٕ اہم بِجلی ہُنٛد چھُ أہم رول بلکُل حظ